اگر أسۍ ہیلٕتھ کِیَرٕچ یا ہَسپَتالَن ہٕنٛز کَتھ کَرو یا میڈِکَل سٔروِسِز ہٕنٛز کَتھ کَرو تہٕ مےٚ چھُ باسان ہِندُستانَس اَنٛدَر چھِ واریاہ زیادٕ یِمَن منٛز اِمپرٛوٗمٮ۪نٛٹ یِوان کَرنہٕ تہٕ مےٚ چھِ باسان زِ یِم اَکھ عام اِنسان چھِ سُہ چھِ پنٛنٮ۪ن دادٮ۪ن اَصٕل پٲٹھۍ ہٮ۪کان واتِتھ آز کَل چھُ گولڈَن کارڈ آسان یِمو سۭتۍ آپریشَنَس منٛز چھِ واریاہ مَدَت مِلان اِنسان اوس برٛونٛہہ کالہِ ژَتجی پَنٛژاہ ساس بَران مگر آز چھُ گولڈَن کارڈ اٮ۪ویلیبٕل تہٕ تِمو سۭتۍ چھُ واریاہ زیادٕ لُکَن مَدَت مِلان اَمہِ باوَجوٗد یِم گارمٮ۪نٛٹ ہاسپِٹَل چھِ تِم چھِ واریاہ زیادٕ غریٖب لُکَن مَدَد کَران یا ہَر کٲنٛسہِ چھِ تِم مَدَد کَران تہٕ تِم چھِ فری دَوا دِوان ییٚمہِ سۭتۍ واریاہ سہوٗلیت چھِ مِلان تہٕ اگر أسۍ پیٚنڈیمِکٕچ کَتھ کَرو تہٕ تَتھ دورانَس منٛز روٗد یِم تہِ گامٮ۪نٛٹ ہاسپِٹَل چھِ تِہُنٛد روٗد واریاہ زیادٕ بوٚڈ رول تہٕ تِمو کٔرِکھ لُکَن واریاہ زیادٕ مَدَتھ تہٕ تِمَن گژھِ سٔلیوٗٹ یِن کَرنہٕ ہِنٛدُستانچہِ یُس تہِ میٚڈِکَل سٔروِسِز یا میٚڈِکَل یِم ہاسپِٹَل چھِ